اسلامُ علیکم حظ بہٕ حظ چھس ٹھیٖک تُہۍ چھُوا ٹھیٖک اصل پٲٹھۍ أسۍ حظ مےٚ کٔرمو تۄہہِ پروجکٹک یِم سٲری تۄہہِ وٕچھو تِم وُنِکھ تامتھ تہٕ یِم چھِ وٕنکیٚنس کیٚنٛہہ کاکَز یِم پینڈنگ ٲسۍ تہٕ یِم تہِ رٔٹیو تُہۍ وٕنکیٚنس تہٕ یِم تہِ کٔریو تُہۍ چٮ۪ک إں بلکل سَر ٲں سَر یُس مطلب مےٚ چھِ ییٚمہِ برونٹھ واریاہن کَمپٕنین منز کٲم کٔرمٕژتہٕ آز چھُس بہٕ یتھ کَمپٔنی منز تہٕ مے آو سٮ۪ٹھاہ مطلب لُطف یَتھ کَمپٕنی سۭتۍ کٲم کَرنس تِکیازِ ییٚتہِ چھُ اکھ مطلب یُس مَنیجَر چھُ مطلب تُہۍ چھو تُہۍ چھو اکھ مَنیجر ییٚمہِ کَمپنی ہٕندۍ تُہۍ چھو واریاہ زیادٕ اصل تہٕ رٕتۍ انسان چھو تُہۍ تہٕ تُہۍ چھو کاڈِنیٹ کَران یہِ اصل پٲٹھۍ یہِ سٲری کَمپٔنی تہٕ مےٚ چھو یِہوے کہِ بہٕ بیٚہمہٕ یِژھی کَمپنی منز پَنُن فیوٗچر کَرٕ بہٕ ییٚتی برونہہ کُن پکناو بہٕ تِکیازِ مےٚ باساے کہِ یہِ کَمپنی چھِ میانہِ خٲطرٕ واریاہ زیادٕ اصل بلکل سَر ٲں ٲں سَر بہٕ چھس سٮ۪ٹھاہ سٮ۪ٹھاہ سیٹھاہ شُکُر گُزار تُہٕنز کہِ تۄہہِ دِتوٗ مےٚ اکھ موقعہٕ یِم پروجیکٹ دِتیوٗ تۄہہِ مے کٔرِوُم ہینڈاوٚور تہٕ اگر تُہۍ امہِ برونٹھ تہِ دِیوٗ مےٚ کیٚنٛہہ پروجیکٹ بہٕ کَرٕ تُمن پیٹھ تہِ پَنٕنۍ واریاہ زیادٕ محنت مَشَکَت تہٕ ییٚمہِ کَمپٔنی ہُند ناو تہٕ تُہنٛد ناو کَرٕ بہٕ روشن تہٕ شُکریا سَر

چلو شُکریہ سَر